السلامُ علیکُم تُہۍ ٲسِو حظ ٹھیٖک مےٚ حظ ٲسۍ خانٛدرٕ خٲطرٕ مَکان حظ ضرورَت بَچَس چھُ خانٛدر مےٚ گوٚژھ آسُن مکان سُپیشَل حظ تُہۍ ؤنِو حظ مےٚ گژھِ آسُن سُپیشَل کیٛازِکہِ مےٚ چھِ ہاے فاے وٲلۍ یِنہٕ وٲلۍ اَوَے کِنۍ اَفسَر وفسر بَچہِ چھُ مُلٲزِم مےٚ گژھِ آسُن سُپیشَل مےٚ گژھِ نہٕ شکایت وَکایَت مہمانَن ینۍ کِہیٖنۍ مَکان گژھِ آسُن مےٚ اَصٕل چھٔلِتھ چھٔکِتھ شوٗب دار مےٚ گژھِ نہٕ پیٚنۍ ضرورَت کِہیٖنۍ مےٚ چھُ وازٕ پاز تہِ تٔتی لاگُن تہٕ مَکان مےٚ بوٗز تُہۍ چھُو مَکانہٕ تۄہہِ چھُو کِراے پٮ۪ٹھ دِوان مَکان وَکان تۄہہِ چھُو بٔڑۍ بٔڑۍ بِلڈِنٛگ تُہۍ چھِو دِوان مَکان کِراے پٮ۪ٹھ تَوَے کِنۍ کوٚر مےٚ وۅنۍ چھُنہٕ حظ

وۄنۍ گوٚژھ مےٚ آسُن سُپیشَل مَکان حظ کِراے خٲطرٕ کِراے ہیزیٚو نہٕ تُہۍ ٹٮ۪نشَن وٮ۪نشَن کیٚنٛہہ تہٕ مےٚ گژھِ آسُن مَکان اَصٕل ییٚمہِ کِنۍ بہٕ کٲم کَرٕ مےٚ گژھِ آسُن مےٚ چھِ بَچَس خانٛدَر اَوَے کِنۍ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے مےٚ چھِ تہِ پَتہ پَتہٕ کوٗتاہ حظ گژھِ پَتہٕ کوٗتاہ قۭمَت گَژھِ کیٚنٛہہ چھُنہٕ پَرواے ٲش کٔرِتھ قۭمَت گژھِ پَرواے چھُنہٕ کیٚنٛہہ مگر مَکان گژھِ مےٚ آسُن سُہ مےٚ چھِ گژھِ آسُن ہر کانٛہہ فیسَلٹی مطلب مہمانَن چھُ شۄنگُن کَرُن بِستَر وِستَر گژھِ آسُن واش روٗم گژھِ نہٕ اَکھ آسُن کِہیٖنۍ نہ حظ باتھ روٗم گژھِ نہٕ مےٚ اَکھ آسُن کیٚنٛہہ مےٚ گژھن آسُن باتھ روٗم پانَے بوٗز ژٕ مےٚ یہِ خاندَر چھُ تہٕ مےٚ گژھِ نہٕ دِکَت یِنۍ مہمانَن کیٚنٛہہ نہ حظ مہمان چھِنہ تِتھی مےٚ چھُ بوٚڈ بارٕ خاندَر گۄڈٕنیُک خاندَر چھُ مےٚ گژھِ آسُن سُپیشَل پٲٹھۍ اچھا نہ حظ نہ حظ بیٚیہِ گژھِ نہٕ مےٚ آسٕنۍ ییٚتہِ چھِنہٕ حظ یہِ مَچھِ وَچھِ مٔہۍ ؤہۍ یِم گژھن نہٕ مےٚ آسٕنۍ کیٚنٛہہ بہٕ مےٚ گژھِ نہٕ مہمان ییٚتہِ چھِ ہَتہٕ مِزازٕکۍ ہَتھ پٔژھ مےٚ یِمن گژھِ نہٕ موٗڈ گژھُن خراب کینٛہہ دَپَن آسہِ کوٚرُکھ سال فَلٲنۍ جٲے اوسُکھ کِراے ہیٚوتمُت مَکان تَتہِ آسہٕ مَچھِ تہٕ مٔہۍ اَدٕ کیٛاہ مےٚ گژھِ آسُن سُپیشَل سورُے کِراے ہِنٛز ہیزن ژٕ ٹٮ۪نشَن کیٚنٛہہ کِراے دِمَے بہٕ ژےٚ ٲش کٔرِتھ یوٗتاہ بہٕ وٕچھِ گۄڈٕ فیسَلٹی ویسَلٹی اَتہِ کیٛاہ آسہِ تمے حِساب دِمے بہٕ کِراے پَتہٕ لاگہٕ ہم لَڑٲے وۄنۍ اوسٕے ژےٚ یِتھ کٔنۍ تہِ وۄنۍ ییٖژاہ کِراے تہٕ اچھا اچھا اچھا اچھا اچھا یہِ کٔژ پوٚہَر چھُ یہِ کٔژ پوٚہَر چھُ یہِ مکان تۄہہِ اچھا ترٛوٚ پُہُر ہیر چھُس ہال وال پٮ۪ٹھٕ اچھا اچھا اچھا سُہ چھا شیٖرِتھ سَمبالِتھ فین وین چھا لٲگِتھ سارنٕے کَمرَن با یہِ آب واب ٹھیٖک فین وین لٲگِتھ اچھا وازٕ پازٕ رَننہٕ مےٚ أتتھٕے تُہنٛدِ دٔسۍ بَننا اچھا کیٚنٛہہ چھُنہٕ تہٕ تیٚلہِ تھٲیِزیٚو بیٚیہِ ترٛٲیِزیٚو تُہۍ فوٹو بیٚیہِ یِمو بہٕ مےٚ دِزیٚو تُہۍ ایٚڈرَس تہٕ بہٕ یِمہٕ

آد سا اد سا بیٚہِ تیٚلہِ خۄدایَس حوالہٕ کیٚنٛہہ چھُنہٕ